دہ ساس ژور ہَتھ پانٛژوَنزَہ شےٚ ساس ٲٹھ شیٚتھ دُنَمَتھ ٲٹھ ساس کہہ شیٚتھ بہہ پٕنٛژٕ ساس ترٛےٚ ہَتھ اَکتٲجی اَکتٲجی شیٚتھ